مےٚ چھِ ساروی کھۄتہٕ زیادٕ کھیوٚن چیوٚن پَسنٛد یُس کہِ کٲشُر وازوان چھِ کٲشِر وازوانَس منٛز چھِ واریاہ سِنۍ یِوان یَتھ منٛز رِستہٕ روٚگُن جوش آبہٕ گوش تَبک ماز تہٕ واریاہ قٕسمٕکۍ بٲقی سِنۍ تہِ چھِ یِوان أمۍ سِنۍ چھِ أسۍ اَکثر خانٛدرَن منٛز غم کِس موقعَس خوشی کِس موقَس منٛز کھٮٚوان مگر عام طور پَر چھِ أسۍ یِم سِنۍ کُنہِ ساتہٕ گَرِ تہِ رَنان مگر یُس مزٕ دوستَن سۭتۍ خوشی کٮ۪ن موقعَن پٮ۪ٹھ چھِ یِوان کھٮ۪نَس تیُتھ مَزٕ چھُنہٕ گَرِ یِوان کھٮ۪نَس أمۍ سِنۍ چھِ أسۍ اکثر بیشتر گَرِ تہِ ہٮ۪کان رٔنِتھ یتھُے أسۍ کُنہِ جایہِ چَکرَس پِکنِک یا ایکسکرشَن چھِ آسان گژھُن تہٕ اگر أسۍ کٲشِر کَتھ کَرو یہِ سیُن چھُ اَسہِ عام طور پَر ہوٹلَن منٛز تہِ بَنان وَتہِ وَتہِ بَنان پرٛٮ۪تھ جایہِ بَنان تہٕ یُس سیُن یُس چھُ یہِ چھُ کَران سون کٲشُر کَلچَر تہِ رِپرزنٛٹ یُس یہِ سیُن چھُ امہِ سۭتۍ چھِ سون کٔشیٖر یِوان پرٛزناونہٕ نہ کہِ أکِس کٲشرِ چھِ یہِ وازوان پَسنٛد مگر یہِ وازوان چھِ پوٗرٕ دُنیا کٮ۪ن لوٗکَن پَسنٛد مےٚ چھُ ساروٕی کھۄتہٕ زیادٕ وازوان کھٮ۪نَس یِوان مَزٕ خوشی کٮ۪ن موقعَن منٛز پنٕنٮ۪ن دوستَن تہٕ یارَن سۭتۍ یُس یہِ وازوان چھِ یہِ چھِ کٲشُر کَلچَر تاج پٮ۪ٹھ کھالان